سٲنِس کولگامس منٛز چھِ اکھ جاے تِژھ یَتھ ناو یتھ وَنان چھِ اَہربل تَتہِ چھِ یِم ہوٹل ووٹل بَنٲیِتھ بیٚہنہٕ خٲطرٕ یَتھ منٛز جاے چھِ تِم چھِ واریاہ کَم پرایویٹ تہِ چھِ مَگر واریاہ کَم چھِ اَگر تَتہِ واریاہ پیٚہن ہوٹل ووٹل بیٚہنہٕ خٲطرٕ یَتھ منٛز جاے آسہِ ہا تَمہِ سۭتۍ گژھہن تور وارٕ ٹورِسٹ تہٕ بیہن تِتھ پٲٹھۍ بڈِہا تَتہِ گژھِہَن تور واریاہ واریاہ خلق ییٖہن تور ٹورِزٕم بڈِہا امہِ ستۍ واریاہ جاے اَصل چھےٚ سۄ اہربل سۄ چھےٚ کۄلگٲمۍ ڈسٹرکٹس منٛز یِوان اَگر تُہۍ تِم ہوٹل یا بیٚیہِ کیٚاہ بدل کیٚاہ گورمینٛٹ کہِ طرفہٕ کیٚنٛہہ پلاٹ ولاٹہ پیٚیہِ تَمہِ سۭتۍ ہُرن تَتہِ واریاہ کٲم ہُرِ تَتہِ ٹوٗرِسٹ تہِ بَڈِ زیادٕ بیٚیہِ یِتھے پٲٹھۍ چھِرمبل تور تہِ چھِ نہٕ تیوٗت گورنٛمنٛٹُک بَنٲوِتھ کیٚنٛہہ اَگر ہیٚکہِ بَنٲوِتھ تَتھ سایڈس تور تہِ گژھن واریاہ ٹوٗرِسٹ تور تمہِ سۭتۍ ہُرَن واریاہ لُکھ تور سُہ چھِ واریاہ اَصٕل پلیس